اَلسَلامُ علیکُم وَرحمتُہ اللہِ وََبَرکاتُہوٗ بہٕ چھَس بَنڈپورِ روزان اَسہِ حظ چھِ ییٚتہِ واٹَر سَپلاے بہ بانڈی پوراہَس مَنٛز اَسہِ چھِ نَلکہٕ آب آسٲیِش چھِ گَژھان خۄدایَس حَوالہٕ أسۍ چھِ چَوان سُے آب واب تمیُک آب چھِ أسۍ استعمال کَران اَسہِ حظ چھُ گَرَن مَطلَب گَرٕ گَرٕ چھِ اَسہِ آز سارونی نلکہٕ فیسَلٹیٖز آے تہِ یوٗت فیسَلٹیٖز آ تیٖژاہ برٛونہہ ییٖژہ ٲس سَختی آسان تیٖژ سَختی چھِنہٕ آز آسان تُلٕنۍ کِہیٖنۍ آز چھِ أسۍ مطلب نَلکَن ہُندۍ آب کران اِستعمال اَسہِ چھِ پٮ۪وان مگر فیٖس حظ بَرُن اَتھ اَسہِ حظ پٮ۪وان پَتہٕ ہے چھِنہٕ مےٚ کوٗتاہ چھِ اَسہِ چھِ اٚبوٗ جی بَران پانَے حظ تَتھ چھِ پٮ۪وان فیٖس بَرُن مگر تیُتھُے چھِ أسۍ کَران آسٲیِش یورٕ آرام چھُ اَسہِ گَژھان ییٚلہِ اَسہِ برونٛہہ اوس آسان أکِس مَحلَس اوس آسان اکھ نَلکہٕ حظ پَتہٕ ٲسۍ یہِ یُس سُہ پٮ۪وان دوٗر گژھُن ییٚتہِ پٮ۪ٹھ توتام ٲسٕس بہٕ لۄکٕٹۍ پَتہٕ ٲسٕس بہٕ ممی کَران لۄکٕٹۍ لۄکٕٹ کٲم تویتہِ بہٕ ٲسٕس نِوان لۄکٕٹۍ بہٕ ٲسٕس نہٕ نوٚٹ ہٮ۪کان کِہیٖنۍ بہٕ ٲسٕس نِوان لیٚجہِ پَتہٕ ٲسٕس بہٕ لیٚجہِ منٛز اَنان آب بہٕ ٲسٕس گژھان ییٚتہِ پٮ۪ٹھ تور تَتہِ تَتھ اوس یُس سُہ نلکہٕ اوس بَنٲیِتھ تَتھ اوس تہ أنٛدۍ أنٛدۍ سیٖمَٹھ ترٛٲیِتھ مطلب بوٚڈ پاتھ ہیوٗ بَنٲیِتھ أنٛدۍ أنٛدۍ یَپٲرۍ مطلَب زَنہِ زَنہِ آسہٕ بیٚہوان تَپٲرۍ تَتہِ ٲس مَطلب اکھ یہِ جاے ہِچ اکھ یِتھ پٲٹھۍ تَتھ ٲسۍ پَتہٕ ٲسۍ تَتٮ۪ن تَتہِ ٲس منجان بانہٕ تَمٕنۍ بانہٕ ٲسۍ مانٛجان توٚتام مہ حظ ٲس آسان فیسَلٹی تَتہِ ٲسۍ آسان دانَس پٮ۪ٹھ ٲسۍ رَنان پَتہٕ ٲسۍ تِم تَمٕنۍ بانہٕ آسان تِم ٲسۍ تَتٮ۪تھ آسان مانجان تمہِ پَتہٕ ٲس پَتہٕ ٲسٕس بہٕ گژھان لیٚج ہٮ۪تھ پَتہٕ ٲسۍ پٮ۪وان پن پنٕنۍ وٲرۍ رَٹٕنۍ ییٚمِس پَتہٕ چھے ژےٚ وٲرۍ أمِس پَتہٕ چھےٚ ژےٚ یوٚتام ژیر اوس گژھان پَتہٕ ٲسٕس بہٕ تورٕ پَکان سُہ آبہٕ لیٚجہِ ہٮ۪تھ واپَسہٕ تہٕ توٚتام واریاہ ٹایم اوس گژھان زایہِ بیٚیہِ ٲس اَسہِ واریاہ سَختی گژھان دوٗرِ پٮ۪ٹھ آب اَنٕنۍ پَتہٕ ٲس مٔمی ٲس اَنان پانَے یتھ مَنٛز نٔٹِس منٛز آب مگر بہٕ ٲسٕس ہٮ۪کان تمہِ ساتہٕ نوٚٹ کِہیٖنۍ آز چھِ اَسہِ واریاہ سہوٗلیت گژھان رٮ۪تہٕ کٲلِس منٛز چھِ أسۍ مگر تیوٗتاہ ییٚمیُک آب چیٚوان کِہیٖنۍ یہِ چھُ آسان توٚت کیاز کہِ یہِ پایپو منٛز آسان واریاہ آسہٕ اورٕ آمُت تمہِ ساتہٕ چھُ آسان یہِ توٚت گوٚمُت أسۍ چھِ کھالان اَسہِ چھِ ییٚتہِ ہوٗتَس ناگ حظ ناگ کرٛیوٗر تَتھ چھِ تَتھ تِم چھِ کھالان أسۍ تولہٕ سۭتۍ آب تَتھ چھِ تولہٕ گٔنٛڈِتھ تمہِ سۭتۍ چھِ أسۍ کھالان تَتھ آب تَپٲرۍ أسۍ گژھان یہِ تور آب اَننہِ کرٛیٖلِس پٮ۪ٹھ سُہ چھِ آسان تَتھ چھُ آسان یہِ حظ رٮ۪تہٕ کٲلِس تُرُن آب پَتہٕ ییٚلہِ بہٕ سُہ کھالان چھَس تمہِ سۭتۍ سُہ چھِ أسۍ چٮ۪وان ریٚتہٕ کٲلِس مَنٛز وَندَس مَنٛز چھِ أسۍ یِہوٚے یِہوٚے نَلکَن ہُنٛد آب چٮ۪وان پاکوٲیِتھ رٮ۪تہٕ کٲلِس منٛز چھِ أسۍ تہ کرٛیلہِ پٮ۪ٹھ اَنان ترٛیش مطلب اکھ بانہٕ اکھ تھوٚمُت تمہِ خٲطرٕ تَتھ مَنٛز چھِ أسۍ اَنان ترٛیش سُہ چھِ آسان تٔرٕنۍ حظ واریاہ پَتہٕ چٮ۪وان رٮ۪تہٕ کٲلِس یُس وَندَس منٛز چھِ أسۍ یِہوٚے آب یہِ استعمال کَران تہٕ أسۍ کَران بویِل أسۍ کھالان گَرٛکھ تَتھٕ أسۍ حظ کھالان تَتھ گَرٛکھ پَتہٕ چھِ أسۍ سُے چٮ۪وان یَتھ وَندَس مَنٛز واریاہ سہوٗلیت گٔے مَطلَب یوٚتام یہِ یۄس یہِ واٹر سپلاے یہِ واٹر سپلاے چھِ ییٚتہِ اَسہِ دٔریاو دٔریاو پٮ۪ٹھ چھِ یہِ کھَسان یہِ آب پَتہٕ چھُ یہِ گَژھان فِلٹَر تَتہِ مَگر یہِ چھُ آسان واریاہ اصل یہِ آب أسۍ چھِ تھاوان بیٚیہِ حظ یِوان ٹایمہٕ ٹایمہٕ آب ٹایمَس پٮ۪ٹھ یِوان صُبحٲے یِوان دَہہِ بَجَن دۄن دۄن گنٹَن پَتہٕ چھِ نِوان بیٚیہِ آب أسۍ یُتھُے صُبحٲے آب یی مٔمی کرِ مےٚ آلو آب آوٕے وَلَے جلدی بہٕ چھےٚ وَتھ جلدی تھوٚد سٲرٕے کٲم تھاو بہٕ کَرنَے اَگر مےٚ صُبحُک بِستَر تہِ حظ آسہِ نہ حظ وَٹنَے یا مَطلب ڈُونَے تہٕ آسہِ بہٕ کَرٕ کٲم بہٕ تھاو گۄڈٕ آب آبہٕ ٹینٛکی باتھروٗمَس ٹینٛکی آب ٹینٛکی رٔٹِتھ آب بیٚیہِ تھاو مَچہِ آب آبہٕ مٔٹ بٔرِتھ بیٚیہِ تھاو بہٕ بالٹیٖنَس مَنٛز بیٚیہِ تھاو بہٕ پٔتۍلَن دۄن مَنٛز بیٚیہِ چھِ لۄکُٹ بالٹیٖن تَتھ مَنٛز پَتہٕ چھُ صُبحَس رَٹُن بیٚیہِ آب تمہِ ساتہٕ نہٕ کِہیٖنۍ مَطلَب یہِ تہِ ییٚتہِ گوٚو واریاہ زیادٕ اصل کیاز کہِ یہِ ییٚلہِ أسۍ برٛونٛہہ ٲسۍ تمہِ ساتہٕ اوس پٮ۪وان اَگر سُہ یُس سُہ اوس نہٕ حظ محلَس اکھ نوٚو تَتھ اوس آسان کَنٹِنیو آب تَتھ اوس نہٕ آب نِوان کِہیٖنۍ مَگر تَتہِ اوس واریاہ یہِ اوس گژھان زایہِ سُہ آب یہِ چھِ واریاہ اَصٕل مطلب ٹایمَس پٮ۪ٹھ آب أتۍ چھِ اَتھ قدٕر حظ کَران أسۍ چھِ قدرٕ سان حظ آب خَرچاوان آز یہِ چھُ مطلب حِساب آسہِ اَتھ تہٕ یہِ چھُ آمُت وَننہٕ قرآنِ شریٖفَس منٛز کہِ ہٮ۪تھ آبہٕ قطرٕ قطرَس آسہِ حِسابہٕ آبہٕ قطرٕ قطرَس آسہِ حِساب تَمیُک تہٕ حظ چھُ اَسہِ خیال تھاوان آز آز چھُ مطلب ییٚلہِ ٹایمہٕ ٹایمہٕ چھِ آب یِوان اَتہِ چھِ یِوان قَدٕر آبٕچ نہ صُبحس آسے نہٕ آب بہٕ کرٕ کَمٕے کَمٕے خرٕچ یہِ برٛونٛہہ یُس اوس آس آسان سُہ پَبلِک پویِنٛٹ تَتھ اوس آسان تَتھ ٲس آسان ہُپٲرۍ کھٔتۍمٕتۍ أڑۍ یَپٲرۍ کھٔتۍمٕتۍ أڑۍ تَتھ اوس آسان واریاہ یہِ گٔمٕتۍ پَتہٕ اوس تَتہِ آسان آب آب اوس آسان واریاہ مَگر سُہ اوس گژھان زایہِ دۄہَس اوس روزان بیٚیہِ ٲس نہٕ کُنہِ ساتہٕ آسان نٔژ پھٔٹمٕژ سۄ ٲس یِتھے پٲٹھۍ آسان ٹِنٛچ کھسان آب کَہَے تہِ نہٕ اوس نہٕ سَنان اَتھ وَلہٕ أسۍ لاگو اَتھ نٔہ نٔژ بَدَل یُس اَسہِ آز چھِ آب خۄدایَس حَوال پَنٕنۍ پنٛنہِ آنٛگنہٕ منٛز یُس آسان چھِ تَتھ کیازِ نہٕ تَتھ چھِ تھاوان خَیال نہ پایِپ مہ پھٕٹ کُنہِ جایہِ یا نٔژ اگر پھٕٹمٕژ آسٮ۪س جلدی اَنٕن نٔژ نٔو أتی لاگنَس دَپان یہِ چھِ پنٛنِس آنٛگنَس منٛز آب وَسہِ نہٕ یَپٲرۍ کِہیٖنۍ یُس اوس سُہ اوس آسان اَسہِ چھِ تَتہِ سُھ صٲدۍ صٲب صٲدۍ صٲبٕنۍ نِش اوس آسان سُہ تَتٮ۪تھ صٲدۍ صٲبٕنۍ نِش چھِ بَنٲیِتھ تِم پَتہٕ اوس نَلکہٕ پَتہٕ ٲس تَپٲری وۄتھان تمہِ ڈرٛینہِ منٛز آب گژھان اوس زایہِ سُہ اوس واریاہ زایہِ گژھان واریاہ سہوٗلیِت آیہِ تَنہٕ یَنہٕ اَسہِ مطلب یہِ یہِ نلکہٕ آو یور بیٚیہِ حظ آسان اصٕل آب تَتھ تِمَن نَلکَن آسٲیِش گَژھان بیٚیہِ چھِ أسۍ پَلو چھَلان ییٚتِنَس کِہیٖنۍ أسۍ چھِ کھَسان کۄلہِ پٮ۪ٹھ پَلَو چھَلنہِ کیازکہِ ٹایمَس پٮ۪ٹھ چھِ آب نِوان پَتہٕ چھِنہٕ بُتھ چھَلنٕے یوت آب روزان کِہیٖنۍ أسۍ گژھو أسۍ چھِ کۄلہِ پٮ۪ٹھ چھَلان پَلو یِم آسَن کۄلہِ پٮ۪ٹھ چھَلان بیٚیہِ حظ چھِ مطلب عیٖزَن پٮ۪ٹھ عیٖزَن پٮ۪ٹھ چھِ یِم تھاوان حظ آب نہٕ یِمَن ما آسہِ صفٲیی کَرٕنۍ أسۍ چھِ چھَلان آنٛگنَس آسہِ آنٛگنَس سیٖمَٹھ کٔرِتھ أسۍ چھَلان آنٛگنَسٕے منٛز میٖٹِنٛگ آب چھِ تَمہِ ساتہٕ تھاوان عیٖزَن پٮ۪ٹھ مطلب عیٖز برونٛہہ چھِ آسان صفٲیی کَرٕنۍ یِم پتہٕ حظ چھِ یِم ترٛاوان آب حظ تمہِ ساتہٕ